ییٚلہِ بہٕ وٕچھان چھَس میٲنِس گاڈنَس منٛز یِم مےٚ گاڈنَس منٛز پٔلانٹس تہٕ ٹریٖز چھِ وۄپدٲومٕتۍ تِم چھِ مےٚ پانے وۄپدٲومٕتۍ تہٕ ییٚلہِ بہٕ وٕچھان چھَس یِمَن مےٚ ہسا چھُ واریاہ محصوٗس خۄش اَصٕل خۄش ہسا خُشی ہسا چھِ مےٚ مَحصوٗس گژھان فیٖل گژھان زِ ییٚلہِ تہِ بہٕ تِمَن وٕچھان چھَس ییٚلہِ بہٕ صُبحٲے وۄتھان چھَس بہٕ ہسا چھَس تِمَن نِش فریش اَیر ہسا چھُ تِم دِوان اکھتُے فریش ایر دِوان أسۍ پٔلانٹَس ٹریٖز تہٕ بیٚیہِ سُہ چھُ اَسہِ اوکسِجَن چھِ اَسہِ دِوان تہٕ بییٚہِ چھِ اَسہِ واریاہ چیٖز چھِ اَسہِ دِوان ٹریٖز ییٚمہِ سۭتۍ لٔکٔر چھِ مےٚ لٔکٔر چھِ ہٮ۪کان تِم ٹریٖز مےٚ دِتھ یِم مےٚ گرَس أندۍ پٔتۍ لَگٲومٕتۍ وۄپدٲومٕتۍ چھِ تِم چھِ دِوان مےٚ لٔکٔر مَکانَس منٛز یُس اَسہِ ضوٚرتھ چھِ لَگان تہٕ سۄ لٔکٔر آز چھِ أسۍ مَکانَس لگان تہٕ تَمہِ پَتہٕ چھِ أسۍ تَتھ دارِ بَناوان تَتھ مَکانَس تہٕ لَگان چھُ اَسہِ سُہ تِم تِہِنز تہِ سۄ لٔکر ضوٚرتھ تہٕ ٹریٖز چھِ اَسہِ واریاہ واریاہ زیادٕ پٔلانٹٔس چھِ اَسہِ واریاہ زیادٕ فٲیدٕ دِوان تہِ اوکسِجَن تہِ چھ دِوان بیٚیہِ چھِ اَسہِ یِم فریش اَیر دِوان ییٚلہِ بہٕ صبُحٲے وٕچھان چھَس میٲنِس گاڈنَس منٛز چھِ مےٚ پانَے لَگان مےٚ تِم پٔلانٹٔس تہٕ ٹریٖز وۄپدٲومٕتۍ چھِ تہِ مےٚ چھُ مےٚ چھُ واریاہ خُشی محصوٗس گژھان زِ مےٚ چھِ یِم ٹریٖز تہٕ پٔلانٹٔس پانَے لگٲومٕتۍ بیٚیہِ یُس تہِ کانہہ یِوان چھُ سٲنِس گرَس منٛز ییٚلہِ تِم تہِ چھِ یَتھ میٲنِس میٲنۍ یِمن ٹریٖزَن پٔلانٹٔسَن وٕچھان تِم ہسا چھِ تِم چھِ واریاہ خۄش گژھان یِمَن کُن وٕچھِتھ مےٚ چھِ واریاہ زیادٕ خُشی یِمَن کُن وٕچھِتھ گژھان تِکیازِ یِم چھِ اَسہِ واریاہ زیادٕ فٲیدٕ دوان تَمہِ پَتہٕ چھِ اَسہِ یِم پٔلانٹٔس ٹریٖز باقین چیٖزَن خٲطرٕ تہِ دِوان یہِ ہسا چھِ اَسہِ میڈِسَن تہِ چھِ دِوان گَم چھِ دِوان تَمام چیٖز چھِ اَسہِ یِم پٔلانٹٔس تہٕ ٹریٖز دِوان یِم فٲیدٕ اَسہِ خٲطرٕ تہٕ ییٚلہِ بہٕ وٕچھان چھَس یِمن ٹریٖزَن پٔلانٹٔسَن بہٕ چھَس پرٮ۪تھ دۄہ صبُحٲے وۄتھان تہٕ وٕچھان چھَس یِمن پٔلانٹٔسَن تہٕ بیٚیہِ ہسا چھَم خُشی گژھان یِمَن کُن وٕچھِتھ ییٚلہِ بہٕ اوٚتَتھ ییٚلہِ أسۍ کُنہِ ساتہٕ گرمی چھِ آسان گٔمٕژ پَتہٕ ہسا چھِ أسۍ پَتہٕ چھِ أسۍ بیہوان یِمَن پٔلانٹٔسَن تہٕ ٹریٖزَن یِہنز یۄس سۄ شیڈ چھِ یِم دِوان تَمہِ ساتہٕ تَمہِ ساتہٕ چھِ أسۍ بیہوان گرمی منٛز چھِ یِم آسان یُس گرمی چھِ آسان أسۍ اُوَر گٔمٕژ پَتہٕ چھِ أسۍ یِمَن تَل بیہوان یِمَن کُلٮ۪ن تَل تہٕ یِم چھِ اَسہِ دِوان شیڈ دِوان اَسہِ خٲطرٕ سایہِ دِوان اَسہِ خٲطرٕ آسان تہٕ یُس اَسہِ تَمہِ ساتہٕ مَزٕ چھُ لگان واریاہ زیادٕ یِمَن نِش بِہِتھ تَمہِ ساتہٕ چھِ آسان واریاہ زیادٕ گرمی تہٕ یِم چھِ اَسہِ دِوان واریاہ زیادٕ فٲیدٕ چھِ اَسہِ دِوان یِم پٔلانٹٔس تہٕ ٹریٖز تہٕ بیٚیہِ ییٚمہِ ساتہٕ بہٕ تھٔچمٕژ تہِ چھَس آسان پَتہٕ چھَس بہٕ اورٕ یِوان بیہوان چھَس یِمَن ٹریٖزَن تَلہٕ کَنٮ۪تھ تِمن پٔلانٹٔسَن بۄنہٕ کَنیتھ چھَس بہٕ بیہوان اَتھ گاڈنَس منٛز تہٕ تَمہِ ساتہٕ چھِ مےٚ واریاہ زیاد تَمہِ ساتہٕ چھِ مےٚ واریاہ زیادٕ مےٚ چھُ گژھان تَمہِ ساتہٕ واریاہ نیندٔر یِوان یِمن یِمن تَل کُن بیہنہٕ یِمن تَل ٹریٖزَن تہٕ پٔلانٹٔسَن تَل بیہنَس تہٕ یِم چھِ واریاہ زیادٕ اَسہِ فٲیدٕ دِوان اَسہِ پَزَن ہَر أکِس پَزَن اَسہِ پَنٕنِس گاڈنَس منٛز پَنٕنِس اوٚند پٔکِس منٛز پَزَن اَسہِ پرٮ۪تھ أکِس پَزِ اَسہِ اَتھ گاڈنَس منٛز پٔلانٹٔس وۄپداؤنۍ ٹریٖز وۄپداؤنۍ تہٕ بیٚیہِ چھِ ساروی کھۄتہٕ خوٗبصوٗرتی گژھان اَمہِ سۭتۍ یِمو ٹریٖزن سۭتۍ پٔلانٹسَن سۭتۍ چھِ خوٗبصوٗرتی تہِ بَنان واریاہ زیادٕ تہٕ ییٚلہِ أسۍ وٕچھان چھِ یِمن ٹریٖزَن پلانٹٔسن یِم چھِ واریاہ زیادٕ خوٗبصوٗرت باسان یِہُند یُس یہِ گاڈَن چھُ یَتھ منٛز ٹریٖز چھِ آسان وۄپدٲوِتھ پٔلانٹٔس چھِ آسان وۄپدٲوِتھ تہٕ سُہ گاڈٕن چھِکھ واریاہ خوٗبصوٗرت باسان ییٚلہِ أسۍ یِہُند تہٕ ییٚمہِ ساتہٕ صبُحٲے سَن لایِٹ چھِ پٮ۪وان یِمَن ٹریٖزَن پٮ۪ٹھ تہٕ یِم ہسا چھِ آسان چَمکان یِہنز یُس سَن لایِٹ یِم ٹریٖز ہسا چھِ آسان چَمکان چھِ آسان یِم تَمہِ ساتہٕ تہٕ بیٚیہِ ہسا چھِ یِم گۄڈٕنِچ ریز چھِ رَٹان یِم سَن لایٹہِ ہنز سۄ چھِ پیوان گۄڈٕنِچ ریز چھِ پیوان یِمنٕے پٔلانٹٔسَن پٮ۪ٹھ ییٚمہِ سۭتۍ یِم واریاہ زیادٕ خوٗبصوٗرت چھِ باسان تہٕ تَمہِ پَتہٕ چھِ أسۍ کران کٲم تَمہِ پَتہٕ سۄ یہِ لاسٹُک سٮ۪ٹِنگ سَن تہِ چھِ گژھان تَمہِ ساتہٕ تہِ چھِ ییٚمہِ ساتہٕ اَسہِ آفتاب چھِ غروب گژھان تَمہِ ساتَن تہِ چھِ یِم سَن لایِٹ رَٹان ریز رَٹان تہٕ تَمہِ پَتہٕ ہسا چھِ یِم آسان تَمہِ ساتہٕ تہِ چھِ یِم واریاہ زیادٕ خوٗبصوٗرت گژھان ییٚمہِ ساتہٕ ہسا شامَس چھُ موٗن یِوان سٔکایَس پٮ۪ٹھ تہٕ تَمہِ چھِ کران یِم کٲم تَمہِ پَتہٕ چھِ یِم ٹریٖز آسان تِتھۍ کَنیتھ اورٕ یور گژھان وۄنۍ چھِ اسہِ یم زَن چھِ آسان یِم ڈانسِنگ کران تہٕ تِتھ کٔنۍ چھِ آسان یِم ٹریٖز اورٕ یور کران زَن چھِ آسان یِمَو پٮ۪ٹھ اکھ آواز آسان زَن چھِ آسان موج پَنٕنٮ۪ن بَچن خٲطرٕ اکھ گٮ۪وان زِ کانہہ لوری گٮ۪وان پَنٕنٮ۪ن بَچن خٲطرٕ تیوٗتاہ چھُ آسان یہِ تیُتھ چھُ آسان یِم خوٗبصوٗرت آواز یِہندِ یِمَو ٹریٖزو پٮ۪ٹھ یِوان تہٕ تَمہِ پَتہٕ چھِ آسان کران کٲم تَمہِ پَتہٕ چھِ یِم ٹریٖز واریاہ زیادٕ فٲیدٕ تہِ اَسہِ دِوان تہٕ بیٚیہِ چھِ یِم اَمہِ ساتہٕ ییٚمہِ ساتہٕ شام وقت أسۍ ییٚمہِ ساتہٕ أسۍ شۄنگان چھِ تَمہِ ساتہٕ چھِ یِم واریاہ زیادٕ خوٗبصوٗرت آسان تَمہِ ساتہٕ چھِ یِم واریاہ زیادٕ اَصٕل خۄش خۄشؤنۍ آواز چھِ یِم دِوان یِم ٹریٖز تہٕ پٔلانٹٔس تہٕ ییٚمہِ ساتہٕ بہٕ شۄنگان چھَس مےٚ ہسا چھِ تِژھ خۄشؤنۍ آواز یِوان ٹریٖزو پٮ۪ٹھ پٔلانٹسَو پٮ۪ٹھ یِوان شونگنہٕ وِزِ تہٕ مےٚ چھُ کھسان یِمَو ٹریٖزو زَن چھَس بہٕ آسان گٮ۪وُن بوزان یِمَو پٔلانٹسَو تہٕ ٹریٖزو سۭتۍ تہٕ مےٚ چھِ یِوان پَنٕنِس کَمرَس منٛز یِہنز یہِ آواز بوزنہٕ یۄس واریاہ زیادٕ خۄشؤنۍ چھِ آسان تہٕ بیٚیہِ چھےٚ آسان یِم واریاہ زیادٕ خوٗبصوٗرت تہِ یِم پٔلانٹٔس تہٕ ٹریٖز اَسہِ پَزَن زیادٕ زیادٕ یِم پٔلانٹٔس تہٕ ٹریٖز وۄپداؤنۍ یِم چھِ ہَر أکِس خٲطرٕ فٲیدٕ یِم چھِنہٕ میٚیہِ یوتن خٲطرٕ فٲیدٕ یِم چھِ ہَر أکِس اِنسانَس خٲطرٕ فٲیدٕ یُس یَتھ دُنیاہَس منٛز روزان چھُ اَمہِ سۭتۍ چھِ خوٗبصوٗرتی تہِ بَڑان یہِ چھُنہٕ اَسہِ اوکسِجَنٕے یوتن دِوان کیٚنہہ نہ چھُ اَسہِ یہِ خٲلی فریش اَیر دِوان یہِ چھُ اَسہِ ہَر کانہہ خوٗبصوٗرتی چھُ یہِ بَڑان یَتھ دُنیاہَس ٹریٖز اَگر نہٕ اَسہِ یِم ٹریٖز آسن اَسہِ دِہن نہٕ اوکسِجَن آسہِ ہے نہٕ کِہیٖنۍ أسۍ ہٮ۪کَو نہٕ زِندٕ روٗزِتھ یِمَو ٹریٖزَو وَ اوکسِجَن وَرٲے ہٮ۪کَو نہٕ أسۍ زِندٕ روٗزِتھ کِہیٖنۍ تہٕ تَمہِ ساتہٕ تہٕ یَِو ٹریٖزو سۭتۍ چھُ اَسہِ واریاہ زیادٕ فٲیدٕ اسہِ مِلان تہٕ أسۍ ہسا ہٮ۪کَو نہٕ یِہندِ وَرٲے زِندٕ روٗزِتھ کِہیٖنۍ نہٕ